نیشنل کانفریٚنس پی ڈی پی چھِ عام آدمی پارٹی چھِ اپنی پارٹی بی جے پی بیٚیہِ چھِ باقٕے یِم اِنڈپینڑیٚنٹلی یِم چھِ کران تَمہِ علاوٕ چھِ ییٚتہِ مُنسِپلٹی ایریا ہَن منٛز یِم الگ اِلیکشن کران تَتھ منٛز چھِ یِم بٕلاگ خٲطرٕ یِم بیٚیہِ چھِ یِم زَن ایم ایل اے چھِ سٲنِس ڈِسٹرکس منٛز تِمو شیرے سَڑکہٕ ٹرانَسپورٹ یُس زَن پَکنہٕ خٲطرٕ تھٲیِکھ یِم ٹرانَسپورٹ فیسَلٹیٖز کریکھ سُوِدا یِمن عام آدمین خٲطرٕ بیٚیہِ ہٮسپَتال بَنٲوِکھ ہسپَتالَن منٛز تھٲیِکھ ڈاکٹر ایٚولیبٕل بیٚیہِ تھٲوِکھ وتہٕ شے وَتہٕ شیریکھ ایمبلَنسہٕ بَ ایمبلنسہٕ کَریکھ سُوِ یُس زَن ایم ایل اے چھُ یا یُس زَن یتہِ گورمینٹ چھِ کٔشیٖر منٛز یِمو کٔر واریاہ زیادٕ مدد لوک عام لُکن سکوٗل زَن گورمینٹ سکوٗل چھِ تِم بَنٲوِکھ گورمینٹ سکوٗلن منٛز تھٲوو وَن زَن غریٖب شُرۍ چھِ تِم پَرنٲوِکھ فریَس منٛز تِمن دیونوُکھ اَکہِ دُہُکھ یُس زَن دۄہلیٚک میل چھُ آسان بَتہٕ وَتہٕ چھُ آسان سُہ دینوُکھ فری کِتاب کرناوہکھ دٔستِیاب بیٚیہِ پیٚن چھِ کاپی چھِ تِم تام دیونٲوہکھ بیٚیہِ یِم زَن بڑٕ چھِ تِمن تراونوُکھ بڑٕ فنڈ مۄنٛڈ یِمن زَن خاندار موٚمٕتۍ چھِ تِمن تراونٲوِکھ مۄنڈٕ فنڈ بیٚیہِ یِم زَن بے یِم زن بیوا چھِ آسان مطلب یِم زَن مۄنڈٕ چھِ تِمن خٲطرٕ تہِ کریکھ یِم زَن نوکری چھِ یم تِم کریکھ صٮحح تِمن خٲطرٕ بیٚیہِ یِم زَن بےٚ حِساب زنہِ زَنانہٕ چھِ آسان تِمن تام دیٚونٲوِکھ تِمن چھُ پونٛسہٕ ترناوان یِم زَن شُرۍ چھِ آسان تِمن خٲطرٕ کٔرِکھ پولیو ڈراپسن خٲطرٕ سُویٖدا تھاونٲوہکھ تِہنٛز سُویٖدا بیٚیہِ یِم زَنہٕ بڑٕ چھِ تِمن ترنووُکھ فنڈ تِمن چھُ تِمن چھُ ساس ساس رۄپیہِ دیوناوان بیٚیہِ یِم زَن ییٚتِکۍ ایم ایل اے چھِ تِمو کٔر واریاہ واریاہ واریاہ زیادٕ ہیٚلٕپ عام اِنسانَس یِم زَن دوٗر دَرازٕ علاقہٕ چھِ آسان یِمن نہٕ کٕہینۍ نہٕ واٹھ چھُ آسان بازرَس سۭتۍ تِمن کرنووُکھ اِلیکٹریسٹی یُس زَن پاور چھُ سُہ تہِ کرنوہکھ دٔستِیاب آب کرنوہَکھ دٔستِیاب کیازِ کہِ تِم ٲسۍ تِمن اوس بِچارٮ۪ن تَتنس واریاہ زیادٕ سختی آبٕچ پاورٕچ نہ ٲسۍ تِمن ہَسپتال آسان نہ ٲسِکھ وتھ آسان تِمن کرنووُکھ واریاہ زیادٕ مدد